ساروے کھۄتہٕ برونٛٹھ وَنہٕ بہٕ کھیٖر بھوانی یۄس رِلیٹٕڈ یُس زَن کھیٖر بھَوانی چھُ سُہ چھُ تُلمُلِس منٛز لوکیٹڈ سُہ چھِ تُلمُلہِ سُہ چھِ تُلمُلِس منٛز لوکیٹٕڈ سُہ چھِ یہِ یُس زَن مین گاندربل پٮ۪ٹھ چھِ سُہ ژور کِلوٗمی ژور کِلوٗمیٖٹر دوٗر یُس اَسہِ سرینگرٕ پٮ۪ٹھ چھِ سُہ پٕنٛژٕ کِلوٗمیٖٹر تامَتھ دوٗر سُہ چھِ تُلمُلہِ تَتھ چھِ تَتھ گامَس چھِ ناو تُلمُل ییٚتہِ سُہ لوکے ییٚتہِ سُہ لوکیٹٕڈ چھِ پرٛٮ۪تھ ؤریہِ چھِ تور یِم زَنہٕ ہِندوٗ چھِ یِوان پرٛٮ۪تھ ؤریہِ تور تہٕ مَناوان چھِ تَتہِ مٲلہٕ یُس زَن سُہ یُس زَن سُہ ٹٮ۪مپٕل چھِ تَتہِ سُہ ییٚتہِ میلا کھیٖر بھَوانی چھِ تَتہِ چھِ اَکھ مندِر تَتھ چھِ تَتھ مندرَس چھِ ناو رنٛگنِیہ دیوی ٹٮ۪مپٕل یُس زَن یُس زَن ٹٮ۪مپٕل سُہ چھُکھ بنوومُت کٔمِس خٲطرٕ یُس زَن یِمَن پَنٕنۍ سۄ یِمَن پنٛنہِ پَنُن مذہب چھِ آسان یِمَن ہٕیٚنٛدٮ۪ن چھِ ہٕیٚنٛدٮ۪ن چھِ آسان پَنٕںۍ کھیٖر بھوارنی تٔمۍ سٕنٛدۍ خٲطرٕ چھُکھ سُہ بنوومُت تَتہِ چھِ اَکھ ناگ تہِ یُس یُس تَتھ یِم زَن یِم ہیٚنٛدۍ چھِ تِم چھِ تَتھ واریاہ زیادٕ پٔوِتٕرٛ واریاہ زیادٕ صاف مانان تِم چھِ یِوان تَتھ منٛز کَران سرٛان تِم چھِ پرٛٮ۪تھ ؤری یِوان تور کَران تَتھ منٛز سرٛان تہٕ کَران باقی کَران تَتھ پوٗجا ووٗجا ہَرٕ ؤریہِ یِم زَن تَتِکۍ یِم زَن کھیٖر بھَوانی یِم زَن تُلمُلِکۍ لوٗکھ چھِ تِم تہِ چھِ یِمَن واریاہ زیادٕ مَدَد کَران تَتھ منٛز کیٛازِکہِ پرٛٮ۪تھ ؤریہِ یِہِنٛدِ وجہ سۭتۍ چھِ یِہُنٛد کیٛازِ یِم زَن تور یِوان چھِ تِم تِم چھِ تِمَن ہِنٛدِ وجہ سۭتۍ چھِ تِہُنٛد بِزنِس تہِ بَڑان یِم زَن تَتِکۍ لوٗکھ چھِ اَز لوٗکھ چھِ تِہُنٛد بِزنِس تِہِنٛدِ وجہ سۭتۍ تِمَن بَڑان کھیٖر بھَوانی وَرٲے چھِ یہِ بیٚیہِ بیٛاکھ یُس زَن گاندربل چھِ سۄنہٕ مرگ ایریاہَس بال تل سۄنہٕ مرگہِ کِس بال تل ایریاہَس منٛز تَتھ چھِ اَمرناتھ یاترٛا سۄ چھِ تَتہِ چھِ شِولِنٛگ یعنی کہِ شیٖنوٗ چھِ تِمَن سُہ تَتہِ بَنیٛومُت تِم چھِ تَتھ تہِ مانان واریاہ زیادٕ تِہِنٛد مطٲبق چھِ تَتہِ تٕم تِہُنٛد سُہ بھگوان سُہ تَتہِ أمِس تِم واریاہ زیادٕ مانان چھِ پرٛٮ۪تھ ؤری چھِ ڈِفرٛنٛٹ ڈِفرٛنٛٹ یُس زَن الگ الگ سٕٹیٹ چھِ تور پٮ۪ٹھ چھِ لوٗکھ یِوان تَتھ پوٗجا کَرنہٕ خٲطرٕ تِمَن خٲطرٕ چھِ تَتہِ فیسَلٹی تہِ واریاہ زیادٕ اٮ۪ویلیبٕل تھاوِمَژٕ یِم زَن اورٕ یِوان چھِ یِمَن چھِکھ جایہِ جایہِ تھٲیمٕتۍ تِم کٮ۪مپ لَگٲوِتھ تہٕ مےٚ مٮ۪ڈِکَل کٮ۪مپ تھٲیمٕتۍ لگٲیِتھ یِمَن چھِ کیٛازِ سُہ چھِ أکِس بالَس پٮ۪ٹھ لوکیٹڈ سُہ امرناتھ تَتھ موٗجوٗب چھِ یِمَن اگر یِمَن چھِ یِمَن چھِ تَتہِ جیٹ پرٛایویٹ جیٹ سٔروِس تہِ دِوان بیٚیہِ چھِ گُرٮ۪ن ہِنٛز سٔروِس تہِ دِوان تَتہِ تور واتنہٕ خٲطرٕ تور چھِ تِم لوٗکھ یِوان تمہِ وجہ سۭتۍ چھِ یہِ واریاہ زیادٕ بِزنِس بڑان کٔشیٖرِ ہُنٛد کٔشیٖرِ ہِنٛدٮ۪ن لوٗکَن تہِ چھِ واریاہ زیادٕ فٲیدٕ کیٛازِکہِ تِم چھِ تو تِم چھِ یِوان شاپِنٛگ کران تِکیٛازِکہِ گُرۍ چھِ کٔشیٖرِ ہِنٛدۍ گُرۍ چھِ کٔشیٖرِ ہِنٛدی گُرۍ گُرٮ۪ن یِم زَن گُرۍ سوٲرۍ وٲلۍ چھِ تِمَن تہِ چھِ تِمَن تِم تہِ چھِ واریاہ زیادٕ زینان تِم چھِ تِمَن تور تام نِوان پَتہٕ تورٕ اَنان تہِ تِم تہِ چھِ تَتھ خٲطرٕ واریاہ زیادٕ زینان أڑۍ چھِ کَران پرٛٮ۪فر کہِ تِم پَکَن پَایدٕلۍ لیکِن سُہ چھِ واریاہ زیادٕ دوٗر سُہ چھِ واریاہ زیادٕ ٹایم کَنزیوٗمِنٛگ اِسلیے چھِ تِم پرٛٮ۪فر کَران یا تہِ گژھن تِم جہازَس منٛز یا تہِ چھِ تِم تور گژھان گُرٮ۪ن پٮ۪ٹھ یا تہِ چھِ تِم سٕلیج وٕلیج یا تہِ چھِ تِم تَتھ پٮ۪ٹھ گژھان تمہِ وَرٲے چھِ ییٚتہِ وازوان یُس زَن وازوان چھِ ژور زَن لوٗکھ چھِ تِم چھِ ژور ژور لُکھ چھِ بیٚہوان أکِس ترٛامہِ پٮ۪ٹھ کھٮ۪وان تٔتھی أکۍ سٕے ترٛامہِ منٛز بَتہٕ تمہِ تمہِ وجہ سۭتی چھِ پانہٕ ؤنۍ یُس زَن میل مِلاو چھِ سُہ تہِ چھِ بَڑان امہِ وَرٲے چھِ ییٚتہِ زَن کٔشیٖر چھِ کٔشیٖر منٛز یِم زَن گاندربَل ڈِسٹرٛک چھِ گاندربل ڈِسٹرٛکَس منٛز چھِ امہِ وَرٲے چھِ ییٚتہِ اَسہِ پَنُن تہِ وَرُس کَمر صٲبُن وَرُس چھِ تَتھ وَنان یُس سال یُس سۄلُر ایریاہَس منٛزَن لوکیٹٕڈ چھِ تٔتی چھِ یِوان سُہ وَرُس مَناونہٕ تمہِ وجہ سۭتۍ یُس زَن سُہ وَرُس چھِ تمہِ وجہ سۭتۍ چھِ سون گانٛد وَتھ چھِ پَنٕںۍ پَننۍ آسان الگ الگ چیٖز تَتہِ چھِ تَتھ چھِ وَنان کمر صٲبُن وَرُس تمہِ وَرٲے چھِ ییٚتہِ ناگ یُس زَن کٔشیٖر چھِ کٔشیٖر چھِ یُس زَن گاندربلسٕے گاندربَلَس چھِ وَنان گرٛیپ ٹاوُن آف کشمیٖر کیٛازِکہِ ییٚتہِ چھِ اَکھ ایریا تَتھ چھِ وَنان رٮ۪پورہ رٮ۪پورَس منٛز چھِ واریاہ زیادٕ دَچھ یِوان پٲدٕ کَرنہٕ سۄ دَچھ چھِ پوٗرٕ الگ باقی یُس زَن ڈِسٹِرٛکو منٛز دَچھ نیران چھِ تِمو کھۄتہٕ چھِ سۄ پوٗرٕ زیادٕ الگ بیٚیہِ چھِ سۄ واریاہ زیادٕ ٹیسٹی آسان یُس تَتہِ سۄ دَچھ نیران چھِ سۄ دَچھ بیٚیہِ چھِ ییٚتہِ زَن گاندربَل چھِ گاندربلَس منٛز چھِ بیٚیہِ جایہِ جایہِ ناگ گاندربل چھِ ناگن خٲطرٕ تہِ واریاہ زیادٕ م شہوٗر کیٛازِکہِ یِم زَن ناگ چھِ ییٚتہِ تَمیُک آب چھِ آسان واریاہ زیادٕ صاف تہٕ پاک بیٚیہِ گاندربل چھِ نہ گاندربل چھِ اَسہِ مانَسبل ایریا چھِ تَتہِ تہِ چھِ اَکھ ٹٮ۪مپل لوکیٹڈ مانَسبل اے تَمیُک ناو چھَنہٕ مےٚ پَتہ کِہیٖنۍ لیکِن تَتہِ تہِ چھِ اَکھ ٹٮ۪مپٕل لوکیٹٕڈ تور تہِ یِم زَن لوٗکھ چھِ گژھان تور تہِ یِم زَن ہِندوٗ چھِ یِوان یور ٹوٗرِسٹ چھِ یِوان کیٛاہ چھِ یِوان اور نیٚبرٕ باقٕیو باقٕیو مٕلکو پٮ۪ٹھ باقیو باقیو جایو پٮ۪ٹھ تِم چھِ کھَسان تور کَران چھِ تَتہِ پوٗجا کیٛازِکہِ پَنُن پَنُن مانُن زانُن چھِ آسان تِم چھِ تَتھ واریاہ زیادٕ مانان تمہِ وَرٲے چھِ مانَسبل چھِ پارک تہٕ تَتہِ چھِ بوٚڑ بار لیک یہِ تہِ لیک تہِ یَتھ منٛز یِم زَن ٹوٗرِسٹ چھِ تِم چھِ شکارا رایڈ کَران تمہِ وجہ سۭتۍ چھِ پَننۍ اَسہِ کٔشیٖرِ ہُنٛد یہِ بِزنِس چھِ ییٚمہِ چیٖز سۭتۍ بَڑان کٔشیٖرِ کیٛازِکہِ یِم زَن لوٗکھ چھِ یِم زَن نٮ۪برِم لوٗکھ چھِ یِوان تِم چھِ ییٚتہِ اٮ۪کٕسلٕور کَران وٕچھان چھِ یہِ کوٗتاہ خوٗبصوٗرت چھِ تِم چھِ باقٕیَن تہِ وَنان تُہۍ گٔژھِو تور ییٚتہِ چھِ یُس زَن ییٚتُک ہُم چھِ آسان آرِ کامہِ دار شال چھِ آسان پشمیٖنہ کامہِ دار شال چھِ آسان یا پَلو چھِ آسان کانٛگرِ چھِ آسان پھٮ۪رَن چھِ آسان یِم زَن لوٗکھ چھِ نٮ۪برٕ پٮ۪ٹھ یِوان تِم چھِ گژھان واریاہ زیادٕ مُتاثر تِمو چیٖزو سۭتۍ پَتہٕ چھِ تِم نِوان پانَس خٲطرٕ بیٚیہِ نِوان باقٕیَن خٲطرٕ گِفٹ تہِ تمہِ وجہ سۭتۍ چھِ یُس زَن بِزنِس چھِ یُس واریاہ زیادٕ بڑان ییٚتہِ کٔشیٖرِ ہُنٛد